یُس سون فی مطلب سٕٹرٛکچَر چھُ اگر أسۍ کَتھ کَرو سرکٲری سکوٗلَن منٛز سرکٲری سکوٗلَن منٛز چھِ ہٮ۪وان زٕ ترٛےٚ ہَتھ رَپیہِ اٮ۪ڈمِشَن فی یِمَن شُرٮ۪ن البتہ اگر أسۍ پرٛایویٹ سکوٗلَن منٛز وٕچھو تہٕ کیٛاہ چھِ وَنان اَتھ تمَن چھِ ہٮ۪وان پانٛژھ شےٚ ہَتھ رَپیہِ چھِ ہٮ۪وان تمَن مطلب لۄکٹٮ۪ن شُرٮ۪ن بَڑٮ۪ن ہِنٛز اگر کَتھ کَرو بڑٮ۪ن چھِ واریاہ زیادٕ ہٮ۪وان تہٕ البتہ لۄکٹٮ۪ن شُرٮ۪ن چھِ تِمَن چھِ مطلب کَمٕے ہٮ۪وان یَتھ فی وی بیٚیہِ چھِ بیٚیہِ کَران کٲم اٮ۪ڈمِشَن فی چھُ یہِ آسان پَتہٕ چھِ آسان پرٛایویٹ سکوٗلَن منٛز رٮ۪تہٕ پَتہٕ رٮ۪تہٕ فی دیُن یہِ یہِ نہٕ مطلب گورمٮ۪نٛٹ سکوٗلَس منٛز چھُنہٕ آسان مطلب سُہ دیُن کِہیٖنۍ